سکوٗلَن منٛز چھِ یِوان پَرناونہٕ بیسِک سَبجَکٹ پرٛایویٹ سکوٗلَس تہٕ گورمیٚنٛٹ سکوٗلَس منٛز چھِ بیٚیہِ ایٹ سٲری مطلب سیم اِنٛگلِس اُردوٗ میتھ چھُ ساینَس چھُ سوشَل ساینَس چھُ سُہ چھُ پرٛایویٹ سکوٗلَن منٛز تہِ تہٕ گورمیٚنٛٹ سکوٗلَن منٛز تہِ سیم تہٕ پرٛایویٹ سکوٗلَس منٛز چھُ وۄنۍ تھوڑا تھوڑا زیادٕ سَبجَکٹَس پٮ۪ٹھ یِوان فوکَس کَرنہٕ زَنہٕ چھِ آرٹ چھُ کرٛیفٹہٕ چھُ میوٗزِک چھُ کَمپیوٗٹر چھُ یہِ چھُ بیسِک کَمنِکیشَن سِکِلز چھُ سُہ چھُ پرٛایویٹ سکوٗلَن منٛز یِوان تھوڑا زیادٕ دھیان دِنہٕ تہٕ تَتھ برعکٕس چھُ گور گورمٮ۪نٛٹ سکوٗل گورمٮ۪نٛٹ سکوٗلَن منٛز تہِ چھِ واریاہ پٲٹھۍ اَصٕل پٲٹھۍ پرناوان گوٚو تَتہِ چھِ مین مین سَبجَکٹ پرناوان مین سَبجَکٹَس منٛز چھِ یِوان اِنٛگلِش اُردوٗ ساینَسں سوشَل ساینَس تِم چھِ تَتہِ تِمنٕے پٮ۪ٹھ زیادٕ فوکَس کَران تہٕ جو پرٛایویٹ سکوٗل یِم چھِ تَتہِ چھِ ہرکُنہِ سَبجَکٹَس پٮ۪ٹھ یِوان یہِ کَرنہٕ تَتہِ چھِ آسان ہرکُنہِ سَبجَکٹَس پٮ۪ٹھ دِوان زیادٕ دھیان ایز کَمپیٲڈ ٹُوٚ گورمٮ۪نٛٹ سکوٗل وۄنۍ چھُ ہرکُنہِ جایہِ چھِ ٹیٖچرَن ہرکُنہِ جایہِ چھِ ٹیٖچَر اَصٕل پٲٹھی پرناوان چاہے گورمٮ۪نٛٹ سکوٗل چھِ چاہے پرٛایویٹ سکوٗل چھِ تہٕ پرٛایویٹ سکوٗلَس منٛز چھُ زیادٕ پَہَم مطلب تِمَن چھِ آسان پِرٛژھٕ غٲر زیادٕ تمہِ کِنۍ چھِ تِم تھوڑا دِوان زیادٕ دھیان بَچَس پٮ۪ٹھ تہٕ تَتہِ چھِ یِوان پرٛ پرٛایویٹ سکوٗلَس منٛز چھِ تَتہِ یِوان زیادٕ کَمنِکیشَن سِکِلزَن پٮ۪ٹھ دھیان دِنہٕ کَمنِکیشَن سِکِلزَن پٮ۪ٹھ چھِ یِوان تَتہِ زیادٕ دھیان دِنہٕ تَتہِ چھُ بَچَس وٕچھان اِف أمِس کُکُن چھُ یہِ تَتہِ چھُ کرٛافٹ وافٹہٕ ہیٚچھناوان گورمیٚنٛٹ سکوٗلَس منٛز چھِنہٕ سُہ فیسلٹی ایٚویلیبٕل کِہیٖنۍ نہٕ تہٕ ہر کُنہِ سکوٗلَس منٛز چھِ ٹیٖچر اَصٕل پٲٹھی پرناوان ٹیٖچرَن تُہۍ وٕچھِو پرٛایویت سکوٗلَس منٛز ییٚلہِ ٹیٖچَر ایٚپوٚیِنٛٹ چھِ گژھان تٔمِس چھِ واریاہ یِوان دِنہٕ اِنٹَروِو یِوان کرنہٕ تٔمِس چھِ پیٚوان واریاہ واریاہ اِنٹَروِو فیس کَرنہٕ تٔمِس چھِ واریاہ یِوان وٕچھنہِ أمِس کِتھ سِکِلز چھِ یہِ ہیٚکیٛاہ بَچَن پَرنٲیِتھ نہ ہیٚکیٛاہ پرنٲیِتھ تہٕ گورمیٚنٛٹ سکوٗلَس منٛز تہِ چھِ ٹیٖچَر اَصٕل پٲٹھی پرناوان وۄنۍ چھِ ڈِفرَنٕس بِٹویٖن گورمیٚنٛٹ سکوٗل چھِ پرٛایویٹ سکوٗل چھِ گورمیٚنٛٹ سکوٗلَس منٛز چھِ لینٛگویج تَتہِ چھُ کٲشُر اُردوٗ تہٕ جو یُس پرٛاویت سکوٗل چھِ تَتہِ چھِ فوکَس یِوان کَرنہٕ زیادٕ اِنٛگلِشَش پٮ۪ٹھ پرناوان چھِ نَتہٕ دوٚنؤنی جایَن واریاہ اَصٕل یُس ییٚتہِ بہٕ ایریا ہَس منٛز بَسان چھَس بہٕ چھَس بَسان گاندربل ییٚتہِ چھُ سٹاٹ گژھان سکوٗل دَرِںٛدٕ پٮ۪ٹھ سُہ چھِ گۄڈنٮ۪تھٕے یِوان ہِل ٹاپ سُہ چھُ گٔرلٕز بایز وِنٛگ الگ الگ سُہ چھُ بایز وِنٛگ چھِ تَتھ ایٹتھَس تانۍ گٔرلٕز وِنٛگ چھِ تَتھ سیٚونتھَس تانۍ گٔرلٕز وِنٛگَس گوٚو کَمٕے زٕ ژور ؤری کھوٗلۍ مٕتِس تِم ٲسۍ گۄڈٕ اِکوَٹَے وۄنۍ چھِ تِمَن گٔمٕژ الگ تِم گٔے وۄنۍ الگ الگ تہٕ پَتہٕ چھُ تمہِ پَتہٕ وِجے میٚموریل سُہ تہِ چھُ ٹیٚنتھَس تانۍ تمہِ پَتہٕ چھُ یِوان تمہِ پَتہٕ چھِ سکوٗل یِوان ڈرٛیٖم لینٛڈ چھُ ٹاینی ہٲٹٕس چھُ کَمرِیہ چھُ المدار چھُ سدیٖق میٚموریل چھُ واریاہ سکوٗل چھِ تِتھۍ پرٛایویٹ سکوٗل یَتھ ایریا ہَس منٛز بہٕ بسان چھَس تمہِ پَتہٕ چھِ گورمیٚنٛٹ سکوٗل گورمیٚنٛٹ سکوٗل چھِ یِوان تہ رامپوٗر چھُ اَسہِ ییٚتٮ۪تھ سکوٗل گورمیٚنٛٹ سکوٗل اَکھ ییٚتٮ۪تھ بہٕ بَسان چھَس یَتھ محلَس منٛز بہٕ بَسان چھَس تَتیٚتھ چھُ اَسہِ گورمیٚنٛٹ سکوٗل اَکھ پرٛایمری چھُ سُہ تمہِ بروںٛہہ کُن پَہَم چھِ پَکان تھیوٗر کُن تَتیٚتھ چھُ پرٛایویٹ سکوٗل اَکھ تمہِ بروںٛہہ کُن چھِ پَکان ڈانگرپوٗرِ تھیٖرِس منٛز پَکھ تَتیٚتھ چھُ گورمیٚنٛٹ سکوٗل گورمیٚنٛٹ ییٚتہِ چھِ بایِز چھِ ہاے سیٚکنٛڈرٛی چھِ گورمیٚنٛٹ سکوٗل مین گاندربل گٔرلٕز چھُ مین گاندربل کالج تہِ چھُ تَتہِ ڈگری کالج چھُ فِزِکَل ایٚجوکیشَن یہِ چھُ کالج چھُ ہرکُنہِ کُنہِ جاے چھُ پرٛایویٹ سکوٗل تہِ تہٕ گورمیٚنٛٹ سکوٗل تہِ پرٛاویٹ سکوٗل چھِ مطلب زیادٕ پَہَم دِوان دھیان بَچَن ہِنٛدِس لینٛگویجَس تٔمۍ سٕنٛدِس وۄتھنَس بیٚہنَس گورمیٚنٛٹَس منٛز چھِنہٕ تیٖتیٛاہ دھیان دِوان کِہیٖنۍ نہٕ گورمیٚنٛٹَس منٛز تہِ چھِ تعلیٖم اَصٕل تَتہِ تہِ چھِ واریاہ ہایلی ایٚجوکیٹِڑ جو یِم چھِ آسان ٹیٖچٲرٕز چھِ آسان مگر تِمَن تِم تہِ چھِ دِوان اَصٕل پٲٹھی بَچَس پٮ۪ٹھ دھیان مگر پرٛایویٹ سکوٗلَس منٛز چھِ تھوڑا آسان وۄنۍ ہاے لیٚوَل مطلب تِم چھُ تیٚلہِ چھُنہٕ ڈِفرَنٕس روزان کِہیٖنۍ یِمَن پرٛایویٹ سکوٗل تہٕ گورمیٚنٛٹ سکوٗلَس بیٚیہِ چھِ منٛز باگ تہٕ باقٕے چھِ سیم سَبجَکٹ اِنٛگلِش اُردوٗ کشمیٖری چھُ ییٚمہِ سکوٗ باقٕے چھِ یِم سیم ایٚجو یِمہٕ پرناوان سبجَکٹٕس چھِ باقٕے سیم وۄنۍ چھُ ہُہ چھُ وۄنۍ تھوڑا بہت زیادٕ پَہَم چھُ یِوان تَتہِ یِم بیسہِ یِم أڑۍ سَبجَکٹ زیادٕ ہاے چھُ تَتہِ تہٕ اُس وجہ سۭتۍ چھِ زیادٕ پَہَم یِم پرٛایویٹ سکوٗلٕکۍ بَچہِ آسان ہَنا اَتھ گورمیٚنٛٹ سکوٗلَس تھوڑا تھَزَے پَہَم باقٕے چھِ ٹیٖچَر چھُ ہُہ تہِ سیم پرناوان ییٚتہِ تہِ سیم پرناوان ہُہ تہِ چھُ ایٚجوکیٹِڑ ٹیٖچَر ییٚتہِ تہِ چھِ ایٚجوکیٹِڑ اَصٕل ٹیٖچَر دوٚیُم کَتھ چھِ پرٛایویٹ سکوٗلَس منٛز چھُ زَنہٕ ایٚجوکیشَن تَتہِ تہِ چھِ تایکانڈو ہیٚچھناوان پی ٹی ٹیٖچَر چھِ تَتہِ ایٚویلیبٕل آسان گورمیٚنٛٹ سکوٗلَس منٛز تہِ چھِ بیشک پی ٹی ٹیٖچَر آسان تہٕ پرٛاویٹ سکوٗلَس منٛز تہِ چھِ پی ٹی ٹیٖچَر ہِنٛز فیسلٹی ہرکانٛہہ فیسلٹی چھِ اَز ایٚویلبیٕل گورمیٚنٛٹ تہِ تہٕ پرٛایویٹ تہِ وۄنۍ چھِ یوٚہَے تھوڑا بہت ایٚکٕسٹیٚنٛد چھُ یِمَن ہُنٛد سَبجَکٹَن ہُنٛد یِم پرناوان چھِ زیادٕ پَہَم کَمپیوٗٹر چھُ میوٗزِک چھُ کرٛیفٹ چھُ یِم چیٖز چھِ یِم چھِ تھوڑا بہت زیادٕ پَہَم تَتہِ باقٕے چھِ تھوڑا باقٕے چھِ اَصٕل پٲٹھی ہُہ تہِ تہِ پرناوان تہٕ ییٚتہِ تہِ پرناوان سُہ چھُنہٕ یہِ کِہیٖنۍ نہٕ وۄنۍ یَتھ ایریا ہَس منٛز بہٕ بسان چھَس ییٚتہِ چھُ اَسہِ پرٛایمری سکوٗل اَکھ تَتہِ تہِ چھِ اَصٕل پٲٹھی واریاہ اَصٕل بَچَن تربیت دِوانہٕ دِوان دِنہٕ تَتہِ چھِ قُران تہِ پرناوان تَتہِ چھُ یَتھ مطلب دُنیایی تعلیٖم تہِ تہٕ دیٖنی تہِ تَتہِ چھِ ٹیٖچَر یِم چھِ تِم تہِ چھِ واریاہ اَصٕل تَتہِ بَچَس یہِ کَران بَس بیسِک چھِ باقٕے سبجَکٹ چھِ سارنی جایَن سیم پر یِوان پرناوانہٕ ہُہ تہِ تہِ تہٕ ییٚتہِ تہِ چاہے سُہ ویٚدَر گورمیٚنٛٹ آسہِ یا پرٛایویٹ آسہِ ہُہ چھِ تھوڑا پرٛایویٹَس منٛز چھُ وۄنۍ یِہٕے تھوڑا یِم ہاے یِم سبجَکٹٕس چھِ تِمَن پٮ۪ٹھ چھِ یِوان دھیان دِنہٕ ہیٚچھناوان چھِ بَچَس گورمیٚنٛٹَس منٛز چھِنہٕ تَتہِ چھِ لیک آف وۄنۍ دَپ فیسلٹی چھِ ہا بٹ لیک آف ایٚجوکیشَن چھِ تَتہِ باقٕے چھِ سیم ٹیٖچَر چھُ آسان مطلب گورمیٚنٛٹ ٹیٖچَر چھِ تِم تہِ چھِ آسان ہایلی کالِفایڈ تِمو تہِ چھِ آسان ایٚکزام کرٛاس کٔرِتھ جاب حٲصِل کوٚرمُت تہٕ پرٛایویٹ سکوٗلَس منٛز تہِ چھِ اِوٕن پرٛایویٹ سکوٗلَس منٛز چھِ تھوڑا زیادٕ پَہَم پِرٛژھٕ غٲر پرٛایویٹ سکوٗلَس منٛز چھِ زیادٕ مطلب اَتھ ٹیٖچرَن سَنان یا یِمَن بَے پیرَنٛٹ چھِ تِم چھِ کَمپٕلین کَران اگر بَچَس موہموٗلی کینٛہہ آسہِ گورمیٚنٛٹ سکوٗلَس منٛز چھُنہٕ تہِ کِہیٖنۍ نہٕ پرٛایویٹ سکوٗلَس منٛز چھُ یِہٕے یِوان دِنہٕ تہٕ نہ تہٕ حظ چھِ باقٕے سیم ہی سبجَکٹ ٹیٖچَر چھِ دۄنوٕنِی جایَن اَصٕل بیٚیہِ چھِ یہِ پرٛانیو ووٚنمُت ییٚمِس پَرُن آسہِ سُہ پَرِ کُنہِ تہِ جاے جس کو پرھن ییٚمِس پَرُن آسہِ سُہ پَرِ گورمیٚنٛٹ سکوٗلَس منٛز تہِ تہٕ سُہ پَرِ پرٛایویٹ سکوٗلَس منٛز تہِ

ٹیٖچَر چھِ وٮ۪ل ایٚجوکیٹٕڑ دوٚنؤنی جایَن ہُہ تہِ تہِ تہٕ پرٛایویٹ سکوٗلَس منٛز تہِ تہٕ گورمیٚنٛٹ سکوٗلَس منٛز تہِ باقٕے چھِ سورُے سیم سبجَکٹٕس چھِ سٲری سیم تھوڑا بہت چھِ ہُہ تہِ ہاے پَہَم باقٕے چھِ آلموسٹ سیمٕے یِژٕے ڈِفرَنٕس چھِ پرٛاویٹ سکوٗلَس منٛز چھِ بَچَس تھوڑا زیادٕ پَہَم سَنان تہٕ گورمیٚنٛٹَس منٛز چھِنہٕ سَنان کِہیٖنۍ